امہِ سۭتۍ چھُ زِندگی پؠٹھ واریاہ اَثر پؠوان ییٚلہِ کُنہِ ساتن پرابلِم گَژھان کانٛہہ زِندگی منز مٔنی پرابلِم چھ گَژھان کانہہ سختی چھ گرَس منز آسان یا پرنَس منز چھ کانہہ سختی یِوان پونسن ہٕنز تمہِ موجوٗب چھُ یِہ کٲم مطلب پؠوان کَرٕنۍ امہِ سۭتۍ چھُ پونسہٕ واریاہ زینان مَگر امہِ سۭتۍ چھُ واریاہ اَثر پؠوان زِندگی پؠٹھ پھِزِکل مطلب پھِزکٔلی چھ واریاہ پرابلِم گَژھان دود چھُ ہٮ۪کان کٔرِتھ یا مطلب تھَکاوَٹ چھُ یِوان یا زَنٛگَن چھُ دود کَران کَمبرَس چھُ دود کَران نَرؠن چھُ دود کَران اتھن چھُ دود کران امہِ کامہِ سۭتۍ مَگر پونسہٕ چھُ ملان امہِ سۭتۍ مَگر ہُپٲرۍ چھ پھِزِکٕل پرابلِم گَژھان مطلب یہِ چھُ اَوٕ موٗجوٗب کٔر مطلب یہِ کٲم کہِ زِندگی منز چھُ واریاہ مُشکِلات یِوان مےٚ آیہِ پانس تیٖژاہ واریاہ مُشکِلات پَتہٕ مطلب کٔر مےٚ اَکھ کٲم امہِ منز ییٚمہِ سۭتۍ مےٚ پَتہٕ مُشکِلات دوٗر گٔیہِ مےٚ زیٖنۍ واریاہ پونسہٕ مَگر مےٚ گوٚو صحتَس پؠٹھ واریاہ اَثر پھِزِکٔلی گٔیَس بہٕ واریاہ مَطلب کمزور گٔیَس بہٕ تھَکاوَٹ آیہِ مےٚ پین ٲس کَران واریاہ پرابلِم گٔیہِ مےٚ امہِ کامہِ سۭتۍ

مےٚ ٲسۍ زِندگی منز واریاہ بٔڑۍ مُشکِلات مطلب پونسَے اوس نہٕ کانہہ مطلب پرنَس اوس پؠوان پونسہٕ لاگُن پَتہٕ پیٚیہِ مےٚ یہِ کٲم کَرٕنۍ پَتہٕ زیٖنۍ مےٚ پونسہٕ لٲگِم پانَس پرنَس مطلب امہِ سۭتۍ مِلے مےٚ واریاہ کہنٛہہ مطلب سہوٗلِیت گٔیہِ مےٚ امہِ سۭتۍ پَتہٕ بٔر مےٚ پَننہِ پَڑاے پونسہٕ مٲلِس دِتِم پونسہٕ ییٚمہِ پَننہِ مطلب ضروٗرت کَرؠم پوٗرٕ پتہٕ یَتھ کیاہ وَنان مَگر صحتس گوٚو مےٚ واریاہ اَثر ٲکسٕے مطلب جَگہس پؠٹھ بہُن کَرٕنۍ یہِ کٲم امہِ سۭتۍ چھِ کھۄرَن تہِ گَژھان زَنٛگَن تہِ گَژھان کَمبرَس تہِ ہؠکان پرابلِم گٔژھتھ مطلب یہِ چھُ واریاہ مُشکِل کٲم تہِ مَگر پونسہٕ تہِ چھ اِنسان زینان تہٕ مَگر محنت تہِ چھُ اِنسان کَران واریاہ زیادٕ امہِ سۭتۍ چھُ پرابلِم تہِ گَژھان صحتَس پؠٹھ زَنٛگَن چھُ دود کَران مَگر امہِ سۭتۍ چھُ پونسہٕ تہِ واریاہ اِنسان زینان پَنٕنۍ ضروٗرِیات آسَن پَنٕنۍ مُشکِلات آسَن مَطلب لۄکچہِ لۄکچہِ ضروٗرِیات چھ آسان اِنسانس تِم ہٮ۪کن اِنسان پانہٕ پوٗرٕ کٔرِتھ مطلب مٲلِس پؠٹھ نہٕ ٮ۪ؠکان مطلب ترٲوتھٕے کینٛہہ مطلب اسہِ چھِ لۄکچہِ لۄکچہِ ضروٗرتھ آسہِ کَرنہِ پوٗرٕ پَتہٕ چھُ اِنسان پَانہٕ ہؠکان پوُر کٔرِتھ کانہہ چیٖز اَنان پَننہِ خٲطرٕ کینٛہہ تہِ ہیکان اِنسان کٔرِتھ پانہٕ پَننہِ اَتھٕ مطلب زینان پونسہٕ پَتہٕ ہیکان اِنسان ہر ہر کانٛہہ چیٖز مطلب پَنٕنۍ ضروٗرت تِم آسَن لۄکچہِ لۄکچہِ تِم ہؠکان پوُرٕ کٔرِتھ تَوَے چھُ یہِ اَصل تہِ زِندگی منز تہٕ مگر امہِ سۭتۍ چھُ ہؠکان صحت تہِ ہٮ۪کان خَراب گٔژھِتھ تہِ مُضر تہِ چھُ ہؠکان یہِ ٲسِتھ تہٕ اتھ کیٛاہ ونان مَگر اَگر کٲنٛسہِ مطلب پرابلِم چھُ آسان کینٛہہ سُہ ہیکہِ کٔرِتھ پنٕنۍ پرابلِم دوٗر کٔرِتھ امہِ سۭتۍ یہِ چھُ مُضر تہِ سانہِ مطلب صحت خٲطرٕ تہٕ ٹھیٖک تہِ چھُ مطلب سانٮ۪ن ضروٗرتَن ہٕندۍ خٲطر تَوَے چھُ یہِ مطلَب